اگر بڈگامٕچ کتھ کرو بڈگام چھُ یِوان زیادٕ مذہبی حسابہٕ جاین وٕچھنہٕ یِتھ کٔنۍ بڈگام اِمام بارا چھُ شیخ نوٗرٕ دیٖن سٕنٛز یۄس قبر چھےٚ تَتہِ یا شاہِ شاہِ ہمدیٖن سٕنٛز قبر چھےٚ تَتہِ بابا لطیٖف الدیٖن سٕنٛز قبر چھےٚ تَتہِ یا گَنٛگا بابا رِشی سٕنٛز تَتہِ آستان چھُ تَتہِ یا اگر ٹیوٗرِسٹ سٕپاٹَن ہِنٛز کَتھ کَرٕ بہٕ تَتہِ چھُ دۄدٕ پَتھٕر نِل ناگ چھُ واریاہ یِژھ جایہِ چھےٚ یا بہٕ ہٮ۪کہٕ پُشکَر ناگٕچ کَتھ کٔرِتھ سۄکھ ناگٕچ کَتھ کٔرِتھ واریاہ یِژھ جایہِ چھےٚ یور لُکھ ہٮ۪کَن گٔژھِتھ تہٕ لُطف اَنٛدیز گٔژھِتھ